ہٮ۪لو اَلسلامُ علیکُم وعلیکُم السلام آ آ أسۍ چھِ ڈاکٹر ؤنِو ؤنِو آ اچھا ٹھیٖک تۄہہِ چھُو سِٹرٛٮ۪س چھُو تۄہہِ تُہۍ ما چھُو پَرنُک سِٹرٛٮ۪س ہٮ۪وان پران چھُوا اچھا ٹھیٖک ٹٮ۪نشَن پَرنُک کیٚنہہ آ بِلکُل بِلکُل یہِ چھِ آزٕکٮ۪ن بَچَن چھِ یہِ پَرنہٕ یِم چھِ یہِ واریاہ بَچہٕ یِوان مےٚ نِش یِمَن پَرنُک سِٹرٛٮ۪س چھِ آسان تَمی سۭتۍ چھِ آسان تِمَن دٮ۪ماغَس پٮ۪تھ تہِ اثر ووتمُت گَرَس منٛز ما چھُو کانٛہہ مطلب ٹٮ۪نشَن وٮ۪نشَن کیٚنہہ لڑٲے وَڑٲے چھِ گژھان آز کَل چھِ آسانی گَرَس منٛز تۄہہِ ما چھُو گژھان گَرِ گَرِکٮ۪ن سۭتۍ مطلب لڑٲے یا گَرِکۍ ما چھِ پانہٕ ؤنۍ لڑٲے کران ماحول چھُوا أندۍ پٔکۍ چھُوا ماحول ٹھیٖک اچھا ٹھیٖک تیٚلہِ چھُو تۄہہِ پَرنُک ٹٮ۪نشَن یہِ تُہۍ ییٖزیو مطلب مے نِش ییٖزیو تُہۍ بہٕ وَنہو تۄہہِ کیٛاہ چھُو تۄہہِ دۄیہِ ترٛیٚیہِ لَٹہِ چھُو تۄہہِ وِزِٹ کَرُن مے نِش بہٕ وَنہو تۄہہِ تۄہہِ کیٛاہ چھُو کَرُن تہٕ تُہۍ گٔژھِو پَتہٕ ٹھیٖک اصٕل پٲٹھی ٹٮ۪نشن چھُنہٕ کٕہۭنۍ تہِ ضوٚرَتھ یہِ چھِ آسان کٲنٛسہِ اِنسانَس فوبیا تھوٚمُت دٮ۪ماغَس منٛز مےٚ چھِ ہُہ مےٚ چھِ مطلب کانٛہہ ٹٮ۪نشَن تھاوان فوبیَہُک آسان یہِ فوبیا چھِ وَنان اَتھ اَتھ پرٛابلِمہِ أسۍ چھِ آسان اَتھوار سَنٛڈے چھِ آسان اَسہِ پَنُن کِلنِک یَلَے تُہۍ ہیٚکِو تَمہِ دۄہ یِتھ فُل ڈے چھِ آسان أسۍ تَمہِ دۄہ پرٛیویٹ پرٛ پرٛیویٹ تہِ چھِ أسۍ تہٕ بیٚیہِ چھِ بیٚہوان أسۍ ہاسپِٹَلَس منٛز پُلوومہ ہاسپِٹَلَس منٛز چھِ أسۍ بیٚہوان اچھا ٹھیٖک اَلسلامُ علیکُم